اگر أسۍ مِثال کے طور پَر لایبرٔری ہِنٛز کَتھ کَرو تہٕ اَسہِ چھُ سُکوٗلَس منٛز کال چھِ اَسہِ یِوان تِمن سُکوٗلَن تہٕ کالجن منٛز یِم تہِ اَسہِ ییٚتہِ چھُ تِمَن چھُ لایبرٔری سارنٕے پن پنٕنۍ تہٕ یِمن جاین أسۍ پَرنہِ چھُ گژھان تہٕ گَرَس منٛز تہِ چھِ اَسہِ ہیٚرِ مَطلب ہیٚرمِس پورَس منٛز میٛانہِ کَمرٕ سایڈٕ لک لکُٹ کَمرٕ تھومُت اَسہِ اَکھ یُس اَسہِ لایبرٔری چھِ تھٲمٕژ تَتہِ چھِ أسۍ تَمام قٕسمٕکۍ پَلو یِمو پَہ پَرنٕچ بُک تھایہِ مَژَن کِتاب تھایمَژَن چَلو سُہ چاہے مِثال کے طور پَر مطلب مےٚ باسَان تَتہِ چھُ ناینتھٕ پٮ۪ٹھ چہٕ کِتاب اَکھ گٔے اٮ۪ن سی آر ڈی بُک یا یِم تہِ اَسہِ وٕنیُک تہِ اِستعمال چھُ کوٚرمُت پانس رِلیٚٹڈ تِم چھِ تَتہِ بیٚیہِ چھُ کیٚنٛہہ اٮ۪کٕسٹرا بُک یِم اَسہِ پَرنہٕ خٲطرٕ چھِ أمِس خاص کٲنٛسہِ ہٕنٛز بُک چھِ اَسہِ انِمِژن مِثال کے طور پَر بہٕ دِم کٮ۪نٛہہ ایٚگزامپل دَ کایٹ رَنَر چھُ مِثال کہِ یِمے یِتھَے کنۍ یِتھَے کنۍ چھِ أسۍ واریاہ بُک تَتہِ تِم کِتاب تَتہِ یِمنٕے جایَن چھِ أسۍ گژھان پَرنہِ تہِ